ہیٚلو اسلامُ علیکُم بہٕ حٲز چھس تُہنٛز ہمساےٛ بِسما قاسِم عرضہٕ رَژھ حٲز ٲسٕم یہِ حٲز وٕنکیٚنس چھِو تۄہہِ پاےٛ راتھ اوس یَپٲر آیے ہونۍ ووٗنۍ چھِ اژان یپٲر آنگنس منز یہِ چھُنہ دۄہ کھۄ دۄہ جایز تہِ سپدان کِہینۍ وۄنۍ اوسم خیال اکھ کَریٚم مے باسان أسۍ دِمو دیٚوار اوس دُینۍ یَتھ اَسہِ آنٛگنٛس تُہۍ کیاہ چھِو سونٛچان اَتھ مُتعلِق بِلکُل بِلکُل تُہۍ مہٕ ہیٚیِو ٹیٚنشن تَمِیُک نہٕ کِہنۍ اگر نہٕ توٚہہِ وٕنکیٚنس سُچویشَن چھوٕ بہٕ چھس تَیار بہٕ کَرٕ اِنویٚسٹ سورٕےٛ دیوارس منٛز تہِ زمیٖنس منٛز وۄنۍ اگر تۄہہِ تھوٚو اۄپشن تُہۍ چھُو یہِ تھاوان خیالات پَنُن تُہۍ دِیو زمیٖن ولہٕ کیٚنہہ چھُنہ سیٚرین سیٖمٹن ہُند یِتہِ اتھ منٛز لگان چھُ دیٚوار تعامیٖر کَرنٛس منٛز سہُ کَرٕ بہٕ پانےٛ خرٕچ تَتھ چھُو نہٕ تۄہہِ کانٛہہ تہٕ تمیُکۍ یہِ رَٹنُکۍ ٹیٚنشن ویٚنشن ضروٗرت کِہنۍ تِنہٕ تہٕ بیٚیہِ اوسُم یہِ خیال رَژھا دیٚوار دِمو أس لوٚکٹُے پَہن تہِ کیازِ أسۍ چھِ ہالانٛکہِ ٲخٕر کار چھِ ہمساےٛ اکھ أکِس نظرا گُزرا گَژھہِ آسٕنۍ خُشی چھِ آسان غم چھُ آسان گیٹہٕ رَژھا بناوو اتھ پٔتھۍ کِنۍ تہِ کیازِ کُنہ ساتہ ما یی اورٕ یورٕ گَژھنُک مِلہِ ما موقعہٕ تہٕ سُو روزِ زیادےٛ پَہن ٹھیٖک اگر گیٹہٕ رَژھہنا روزِ یَتھ دیٚوارس منٛز تُہۍ کیاہ چھِو ونان اتھ مُتعلِق وۄنۍ حٲز ٲسۍ مےٚ راتھ ٲسم أنمٕتۍ زٕ ژور نَفر یِم حٲز ٲسۍ امیُک قۭمتھ لگاوان تہٕ مےٚ وَنے اگر تُہۍ پَٹھوٲر صٲبس جلدی پَہن ؤنِو زمیٖن زِراتُک کوٗتاہ چھُ اتھ واتان میٚننٲہِِوۍ فیتہٕ ویٖتہٕ سۭتۍ تہٕ أسۍ کَرہَو یہِ دۄہ جلدی مُقَرر تاکہِ جلدی جلدی ہیٚکو تعامیٖر کٔرِتھ دیٚوار تہٕ یِمو چیٖزو نِش بچہَو از کَل چھِنہ حٲز حالات تہِ چھِ واریاہ زیادٕ خراب تہٕ وۄنۍ ہیٚکہِ نہٕ اِنسان کُھلہ زمیٖن ہیٚکہی نہٕ تھٔوِتھ تہٕ ہَتھ چیٖز چھِ آسان تَمی نَتہٕ یُس تۄہہِ اَسہٕ ہمسایہِ چھِ تِتھۍ چھِنہ کٕہۭن مطلب تۄہہِ سۭتۍ چھُ اَسہِ اصل بایی چار گی تہِ مگر دۄہ کھۄتہٕ دۄہ چھِ وۄنۍ چھُ زمانہٕ بدلان تہٕ جان چھُ بہتر چھُ روزان آنگُن گَژھہ آسُن گٔنڑِتھٕے کیاہ چھِو تۄہہِ ونان اتھ مُتعلِق بہٕ چھسا ٹھیٖک ونان کِنہ غلط ٹھیٖک چھِو تُہۍ کھسِو ونکیٚنس تہٕ کٔرِو تُہۍ پَٹھوٲرس سۭتۍ تہٕ پَتہٕ ؤنتو مےٚ ڑیٹ کَر چھُ تہٕ بہٕ وَنہو تۄہہِ بہٕ کَر ہیٚکہٕ یہِ کَنٛسٹرکٹہٕ کَرنٲوِتھ یہِ دیٚوار اتھ تعامیٖر وٲمیٖر وٕچھو کِتھہ کٕن کیاہ گَژھِہ تہٕ تہِ بناوو دیٚوار ٹھیٖک چھُنہ حٲز تیٚلہِ چلو جناب چلو چلو تیٚلہِ میٚلو وۄنۍ جلدی تہٕ اسلامُ علیکُم